بہٕ چھَس یَژھان پنٛنِس گامَس منٛز بیٚیہِ واپَس گژھُن تِکیٛازِ مےٚ اوس پَنُن گام واریاہ زیادٕ خۄش لَگان بنَسبَتہِ ییٚمہِ گامہٕ کھۄتہٕ ییٚتہِ بہٕ آز بَسان چَھس بہٕ چھَس پَنُن گام واریاہ یاد کَران تِکیٛازِ اَسہِ ٲسۍ تَتہِ واریاہ زیادٕ رِشتہٕ دار تہِ یِمَن ہُنٛد بہٕ گژھان ٲسٕس مےٚ چھُ پَنُن سورُے بَچپَن تَتی گُزورمُت مےٚ چھِ تَتہِ بَچپَنٕکۍ ویس تہِ واریاہ زیادٕ یِم بہٕ واریاہ یاد چھِسکھ کَران تَتہِ اوس تعٲلیٖم ہُنٛد ڈھانچہِ واریاہ اصٕل بنسبَتہِ ییٚمہِ گامہٕ کھۄتہٕ یَتھ گامَس منٛز چھِ لُکن ہٕنٛدۍ نظریہِ واریاہ تنٛگ